سادٕ بہٕ سارِوی کھۄتہٕ اَصٕل ٹرٛپ تُج اٮ۪ڈوینٹیج ٹرٛپ تُج سُہ تُج مےٚ ییٚمہِ ساتہٕ بہٕ گووا گۄس گوواہَس وُچھ مےٚ واریاہ واریاہ جایہِ مگر سارِوی کھۄتہٕ اَصٕل جاے باسیے مےٚ تَتہِ یُس بیٖچ اوس گووَہَس منٛز تَتھ بیٖچَس پٮ۪ٹھ چھِ واریاہ نٮ۪برِم واریاہَن کَنٛٹریَن ۂندۍ یِوان واریاہ کٲشِر تہِ وُچھِ مےٚ تور گووا بیٖچَس پٮ۪ٹھ یِم تَتہِ بت لَڑکہٕ چھِ آسان تِم تہِ چھِ واریاہ عزت کران مُسلمانَن أسۍ تہِ گوٚو ییٚمہِ ساتہٕ تِم یور چھِ یِوان أسۍ تہِ چھِ ییٚتہِ عزت کران تِمَن واریاہ سُے یُس ساتہٕ تٔمۍ دِلچَسَپ یُس میٲنۍ سُہ اٮ۪ڈوَنٛچَر ٹرٛپ گٔے سُہ بنٲو تٔمی بیٖچَن نَتہٕ گژھِ ہے نہٕ سٔہ تیٖژ اٮ۪کسایٹِنٛگ کِہیٖنۍ تَتہِ لوٚگ واریاہ مَزٕ تَتہِ چھِ واریاہ سہ مطلب یِمہٕ کٲشِر چھِ بَٹہٕ چھِ یا اَنٛگریٖز چھِ تور یِوان تِم تہِ چھِ تَتہِ واریاہ مَزٕ تُلان تِموٕے سۭتۍ چھِ تَتہِ دِلچَسٕپ گژھان بیٚیہِ ییٚلہِ اگر اِنسان کُنٕے زُن گژھِ یہِ چھِنہٕ تیٖژ اٮ۪کسایٹِنٛگ گژھان کِہیٖنۍ بہٕ اوسُس کُنٕے زٕ گومُت مگر یِتُے یوٗت گوٚو مےٚ اَصٕل پتہٕ تَتہِ تَتہِ مِلیے مےٚ دۄس پانٛژھ شےٚ یِم نٮ۪برِم ٲسۍ تِمَو تہِ کوٚر واریاہ عزت تِمَو نِوہَس بہٕ پَنُن گَرٕ تِمَو نِوہَس بہٕ گَرٕ وَرٕ بہٕ شۄنٛگُس واریاہَن جایَن تَتہِ دۄستَن تِمَن منٛز ییٚلہِ مےٚ دۄستٲنی گٔے تَتہِ تور تہِ گوٚو ہر کانٛسہِ ہُنٛد دۄن ترٛیٚن ہُنٛد گۄوُس بہٕ تور تَتہِ تہِ کوٚر تِمَو واریاہ عزت تٔمی سۭتۍ بنایہِ سٔہ واریاہ دِلچَسٕپ سٔہ میٲنۍ سٔہ اٮ۪ڈوَنچَرٕس ٹرٛپ تٔمی بناو سُہ اٮ۪کسایٹِنٛگ تٔمی ٹرٛپہِ تِموٕے چیٖزَو بناو سُہ اٮ۪ڈوَنچَر نَتہِ بَنہِ ہے نہٕ سٔہ تیٖژ اٮ۪کسایٹِنٛگ کِہیٖنۍ یوٗتاہ تِمَو تِمَو مطلب عزت کوٚر تور واریاہَن واریاہَن جایَن نِوٕہَس بہٕ گۄوَاہَس منٛز واریاہ واریاہَن جایَن تِم جایہِ آسہٕ مےٚ پتا بوٗزٕمُتُے یوت اوسُم یِم یِم جایہِ چھِ آسان تَتہِ مگر گومُت اوسُس نہٕ بہٕ زٔہٕنۍ تور تَتہِ لوٚگ واریاہ مَزٕ تِمَو کوٚر تورٕ واریاہ عزت ییٚمہِ آیہِ أسۍ چھِ کران ییٚتہِ تِمَن عزت تِمَو تہِ کوٚر واریاہ تورٕ عزت تہٕ بیٖچَس تَتھ چھِ آسان آلرٕڈی گرمٕے تَتھ چھِ اِنسان بیٖچَس پٮ۪ٹھ بہوان آبَس پٮ۪ٹھ دۄن دۄن ترٛیٚن ترٛیٚن گنٛٹَن تِمنٕۍ بناو تِموٕے چیٖزَو بناو سُہ اٮ۪کسایٹِنٛگ